یہِ حظ چھُ مےٚ دوٚیِم چیٖز حظ مےٚ ہَسا اوٚن بوٗٹ اَکھ مٔلۍ سُہ ہَسا چھِ سُہ ہَسا چھِ رٮ۪ڈ ٹیپُک کَمپٔنی تِمو ہَسا ووٚن اَتھ چھی اَکھ ؤری وارنٹی تَتھ ہَسا درٛاو برابر اَکھ ؤری سُہ ہَسا اوس واریاہ اَصٕل بوٗٹھ وۄنۍ ہَسا وَنہٕ بہٕ اَمیُک نَگیٹِو سُہ ہَسا اوس رٮ۪ڈ ٹیپُک بوٗٹ تِمَو ہَسا ووٚن اَتھ نیری ؤری مگر تَتھ نہٕ ہَسا درٛاو ؤری بَرابر کِہیٖنۍ تہِ حظ بیٚیہِ ہَسا اوس بیٚیہِ بیٚیہِ ہَسا اوس نہٕ سُہ نرم بوٗٹ تہِ کِہیٖنۍ حظ سُہ ہَسا اوس لٔگراوان حظ کھورَن